آ مےٚ لیٚچھ شاعری پنٛنہِ پنٛنہِ یَژھِ ہِنٛدِ وٮ۪سہِ ہِنٛدِ خٲطر تَتھ منٛز اوس مےٚ لیٚوکھمُت تٔمِس یہِ مطلب دوستی ہِندۍ بارَس منٛز اوس مےٚ لیٚوکھمُت گۄڈٕٮ۪تھ گۄڈٕٮ۪تھ ییٚلہٕ بہٕ ٲسٕس آسان اکیلا ٲسٕس بہٕ آسان پَتہٕ سۄ میانہِ زندگی منٛز پَتہٕ کِتھ کٔنۍ بدلیے مےٚ زندگی مطلب دۄہ اوس نہٕ پَتہٕ ہٕے چَلان دۄہ کَپٲرۍ چھُ نیران تہٕ راتھ کَپٲرۍ چھِ نیران مطلب میٛٲنۍ زندگی بدلیے پوٗرٕ پٲٹھۍ بدلیے میٛٲنۍ زندگی مطلب غم پٮ۪ٹھ آیَس بہٕ سیوٚدُے خُوشی منٛز مطلب واریاہ زندگی گٔے مےٚ تبدیٖل تَتھ منٛز اوس مےٚ مطلب تٔمۍ سٕنٛدۍ سٕے بارَس منٛز لیٚوکھمُت سُہ چھِ مےٚ ہر کُنہِ مُصیٖبتہٕ وِز مطلب بکار یِوان ہرکُنہِ مُشکلات منٛز مطلب ساتھ چھِ مےٚ سُہ دِوان ہر کُنہِ کامہِ منٛز مےٚ چھِ سُہ مَدَد کَران مطلب واریاہ اوس مےٚ تٔمۍ سُنٛد لیٚوکھمُت تٔمۍ سٕنٛدۍ سٕے بارَس منٛز یِتھ کٔنۍ سُہ مطلب تٔمِس آیہِ سُہ واریاہ پَسنٛد کیٛازِکہِ سۄ ٲس اَکھ دوستی ہِنٛدِس بارسٕے منٛز بیٚیہِ اوس مےٚ تَتھ منٛز واریاہ لیٚوکھمُت تٔمۍ سُنٛدٕے یہِ تٔمِس آیہِ سُہ پَسنٛد بیٚیہِ ٲس بیٚیہِ آیَس مطلب شاعری تہِ ٲس مےٚ تھوڑا تِتھ پٲٹھۍ کٔرمٕژ سُہ آے تٔمِس واریاہ پَسنٛد